آ اسلام علیکُم

آ کیٛاہ حظ کیٛاہ خٲرٕے چھِ حظ کتھ جایہِ بانٛڈی پورہ بنان کوڑا کٔژ گاڑِ حظ لگان اَتہِ کَم سے کَم آ پُلیٖس ما پیٚیہِ سۭتۍ حظ اَنُن اَتہِ ما آسہِ بیٖڈ ویٖڈ زیادٕ حظ تورٕ اَنوٕنۍ اَصٕل پٲٹھۍ حظ کِہیٖنٛۍ تہٕ یہِ کَتھ جایہِ حظ چھِ اَتہِ کَتھ محلَس منٛز چھِ کَتھ جایہِ حظ چھِ بَنان کوڑ چھان پوٗرا یہِ یہِ چھُ حظ اَسہِ سیٚودُے کھَسُن حظ مین روڈ کِنہٕ یَپٲرۍ ٲٹھ وَتو چھُ کھَسان مین روڈ کِنۍ سیٚودُے حظ اور وَاتہٕ حظ بٔڈ ہِش گٲڑۍ کِنہٕ لۅکٕٹۍ ہِش گٲڑۍ پیٚیہِ اَنٕنۍ حظ بٔڈ ہِش گٲڑۍ واتہِ حظ ٹھیٖک ٹھیٖک برابر حظ توٚتَن تام پایِپ کۭژاہ دوٗر حظ پے بٔڈ پے اَنٕنۍ اَسہِ یہِ کوٗتاہ دوٗر حظ چھُ مین روڈ پٮ۪ٹھ ژور ہَتھ میٖٹر گوٚو پایپ چھِ اَنٕنۍ بٔڈ حظ ٹھیٖک ٹھیٖک ٹھیٖک تۄہہِ کیٛاہ چھُ پانَس ناو حظ ٹھیٖک حظ ٹھیٖک حظ تۄہہِ یہِ چھُوا تۄہہِ ہمسایہِ حظ أتۍسٕے آ یِم کۭتِیاہ دُکان حظ چھِ أکسٕے جایہِ حظ ترٛےٚ دُکان باقِیَن ما لوٚگ نار کِنہٕ وُنہِ چھِ أکۍسٕے حظ وُنہِ چھِو بٔچتھٕے ٹھیٖک حظ ٹھیٖک حظ چھُ أکیاہ أکیٛاہ أسۍ سَوزَو جلدی حظ آدٕ کیٛاہ وعلیکُم سلام